ہیٚلو اَسلامُ علیکُم وعلیکُم اَسَلام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 آ ؤنِو اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک تۄہہِ چھَو أچھَن کَران دَگ بیٚیہِ چھُو تۄہہِ کَلہٕ دود کَران واریاہ زیادٕ نا تُہۍ ؤنۍتو تُہۍ ؤنۍتو یہِ اَتھ کیٛاہ وَنن تۄہہِ ما کینٛہہ سٕٹرٛس وٕٹرٛس کیٚنٛہہ یِتھٕ پٲٹھۍ کَلہٕ دود ما تَمہِ سۭتۍ کَران تۄہہِ ما آ ایٚکزام ویٚکزام کینٛہہ تَمیُک تہِ چھُنہٕ آسان وُنکیٚن یہِ سٕٹرٛس روزان ایٚکزام ٹھیٖک اَہَن حظ اَوا تہٕ ٹھیٖک ٹھیٖک تۄہہِ چھُوا مطلب آ چَکر یِوان تُہۍ ما بےٚ ہوش وےٚ ہوش گژھان کُنہِ ٹایمَس کِنہٕ یِتھَے پٲٹھۍ چھُ آسان چَکر یِوان گیٛوٗر یِوان کَلہٕ دود اچھا ٹھیٖک ٹھیٖک گیٛوٗر ویوٗر یِوان یِتھٕ پٲٹھۍ ما مطلب سۄ سیڈنیٚس زیادٕ آسان کیٚنٛہہ پریشان روزان زیادٕ خاموش روزان زیادٕ گَرِکیٚن منٛز نہٕ زیادٕ بیٚہوان ویٚہوان کِہیٖنٛۍ چھُنا کیٚنٛہہ مطلب سایکیٹِرٛک پرٛابلِم ما باسان کیٚنٛہہ تھوڑا بہت

ٹھیٖک ٹھیٖک کِہیٖنٛۍ چھُنہٕ پرواے کیٚنٛہہ دَوا وَوا چھُوا تُہۍ کھیٚوان کیٚنٛہہ آلریڈی ما چھُو تُہۍ کھیٚوان کَلہٕ دادِ خٲطرٕ یا مایگرٛین چھُو تۄہہِ وَنان اَمیُک ما چھُو کھیٚوان تُہۍ کیٚںٛہہ دَوا آلریڈی

ٹھیٖک ٹھیٖک دَپ زیادٕ فرٕق چھَو نہٕ تۄہہِ باسان کِہیٖنٛۍ دَوا کھیٚیایوٕ تۄہہِ تھوڑا بہت نا اچھا ٹھیٖک تُہۍ ؤنۍتَو مےٚ یہِ تۄہہِ چھُوا أزیُک تام گٲمٕتۍ کٲنٛسہِ ییٚمِس ساکیٹِرٛسٹَس نِش گٲمٕتۍ یا کٲنٛسہِ سایکالجِسٹَس نِش کاوسٕلِنٛگ واوسٕلِنٛگ خٲطرٕ گٲمٕتۍ أزیُک تام زانٛہہ کِنہٕ أزیُک تام نہٕ وُنہِ زٕہٕںٛے پیٚمٕژ ضٔروٗرتٕے

اچھا ٹھیٖک دٔپِو تَمہِ سۭتۍ باسے نہٕ فرٕق کِہیٖنٛۍ نا اچھا ٹھیٖک کِہیٖنٛۍ چھُنہٕ پَرواے یہِ حظ چھُ گژھان کُنہِ ساتہٕ یہِ اینٛزایٹی ویٚنٛزایٹی نا روزان کُنہِ ساتہٕ ٹیٚنشَن گَرَس منٛز آسان کُنہِ ساتہٕ ماحول تیُتھ کیٚنٛہہ مطلب کانٛہہ تہِ کانٛہہ سُچویشَن گژھان گَرَس منٛز تِژھ تَمہِ سۭتۍ روزان یہِ سٕٹرٛس پَتہٕ کیٚنٛہہ واریاہَس ٹایمَس ییٚمہِ سۭتۍ پَتہٕ اِنسان ڈِپرٛیٚشَنَس منٛز چھِ گژھان نا تٔمی سۭتۍ ہیٚکَن یہِ سیڈنیٚس ویڈنیٚس گٔژھِتھ یہِ مطلب کُنی زٔنۍ بیٚہوان اِنسان یا یہِ کَتھ کَرنُک نہٕ زیادٕ دِل وَنان کِہیٖنٛۍ یا پَتہٕ روزان کَلہٕ دود تہِ زیادٕ ییٚلہِ سٕٹرٛس روٗد تَمہِ سۭتۍ چھِ پَتہٕ آٹومیٹِکٔلی کَلہٕ دود کَران چھُنا یہِ چھِ تٔمی سۭتۍ گژھان اَتھ چھُنہٕ بانٛبرَنٕچ کِہیٖنٛۍ ضٔروٗرت ٹیٚنٛشَن مہٕ ہیٚیِو تُہۍ کِہیٖنٛۍ تُہۍ یِیِو اگر تُہۍ یور تہِ یِیِو تہٕ ییٚتیٚن تہِ سٲنِس کٕلنِکَس پیٚٹھ أسۍ کَرو بٔتھِ کَنۍ پانہٕ وٲنۍ کَتھ تہٕ تَتیٚن چھِ زیادٕ کٕلیَر گژھان چھُنا کیٛاہ دٔلیٖل چھِ یِتھٕ پٲٹھۍ ما چھِ زیادٕ تَران تُہۍ تہِ کوٗتاہ ؤنِو مےٚ فونَس پیٚٹھ تہٕ بہٕ تہِ کوٗتاہ بوزٕ ییٚتیٚن کَرو أسۍ بٔتھِ کَنۍ کَتھ أسۍ وُچھو کیٛاہ دٔلیٖل چھِ تہٕ پَتہٕ اگر تۄہہِ کَوسٕلِںٛگ ہِنٛز تہِ ضٔروٗرت پےَ تہٕ کَوسٕلِنٛگ تہِ کَرو تیٚلہِ باقٕے چھُنہٕ ٹیٚنشَن کِہیٖنٛۍ

ٹھیٖک حظ چھُ تُہۍ یِیِو یور ییٚمہِ سَںڈے وَرٲے یِم باقٕے یِم چھِنا شےٚ دۄہ تِمَن دۄہَن ہیٚکِو تُہۍ کُنہِ تہِ دۄہ یِتھ صُبَحن نَوِ بَجہِ پیٚٹھ ژورِ بَجہِ تام اَہَن نہٕ آ سَنڈے وَرٲے ہیٚکِو تُہۍ کُنہِ تہِ دۄہ یِتھ اَدٕ حظ بہٕ کَرہو تۄہہِ یہِ پَنٕنۍ یہِ سیٚنٛڈ نا ایٚڈرس سورُے تہٕ تُہۍ ہیٚکِو یوٚتُے یِتھ پَتہٕ باقٕے چھَنہٕ با یہِ ٹیٚنشَن ہیٚنٕچ ضٔروٗرت کِہیٖنٛۍ اَدٕ حظ اَدٕ حظ چَلو بِہِو رۄبَس حوال